میون گۄڈٕنیُک چیٖز چھُ اِنٛڈَکشَن کُکَر مگر بہٕ کیٛاہ وَنَو تۄہہِ سُہ میون چیٖز کیٛاہ چھُ بہٕ ییٖتیاہ تہِ تعریٖف تَتھ کَرٕ تیٖتیاہ چھِ تَتھ کَم مثلاً اگر بہٕ تۄہہِ دۄہکِس دۄہَس کَرَو تٔمِکۍ تعریٖف تِم چھِ تَتھ کَم بہٕ چھُس دَپان سُہ کوٗتاہ اصٕل چیٖز چھُ مےٚ چھِ باسان میون یہِ گۄڈٕنیُکے چیٖز چھِ بَڈٕ بہتَر تہٕ مُفیٖد چیٖز ییٚلہِ مےٚ اِنٛڈَکشَن کُکَر اوٚن میٲنۍ گَرٕکۍ ٲسۍ سخ خۄش مگر مےٚ ٲس تھوڑا پانَس پریشٲنی بہٕ اوسُس دَپان خبر یہِ چیٖز کیُتھ کیٛاہ نیرِ یہِ چلیا سیوٚد نہٕ چلیا سیود تِکیٛازِ اِنسان چھِ گۄڈٕ واریاہ کھوژان ییٚلہِ اِنسان کانٛہہ چیٖز گۄڈٕنیتھ اَنان سُہ چھِ دَپان کیٛاہ پتہٕ گَرٕکۍ گژھَن نہٕ وَنٕنۍ کیٚنہہ مول گژھیٚم نہٕ وَنُن کیٚنہہ موج گژھیٚم نہٕ وَنٕنۍ کیٚنہہ یا بیٚنہِ بوے گژھیٚم نہٕ وَنُن کیٚنہہ بہٕ چھُس دپان میون یہِ گۄڈٕنیُک چیٖز چھِ واریاہ اصٕل تِکیٛازِ اَتھ پٮ۪ٹھ چھِ اِنسان آرام سۭتۍ کران تیار بِلکُل پریشٲنۍ تہٕ ٹٮ۪نشَن وَرٲے تِکیٛازِ نہٕ ہٮ۪کہِ اِنسان اَتھ اللہ تعالی بچٲیِن پاوٕرَسٕے لٔگِتھ تہٕ نہٕ ہٮ۪کیٚس بیٚیہِ کانٛہہ نُقصان وٲتِتھ تِکیٛازِ اَتھ پٮ۪ٹھ چھُ اِنسان آرام سۭتۍ وَچہٕ تہِ بُزان اَتھ پٮ۪ٹھ چھُ اِنسان تُجہٕ تہِ بناوان اَتھ پٮ۪ٹھ چھُ اِنسان چاے تہِ کران اَتھ پٮ۪ٹھ چھُ اِنسان بَتہٕ تہِ رَنان اَتھ پٮ۪ٹھ چھُ اِنسان سیُن تہِ رَنان تریش ٲسۍتَن وُشہٕ ناوٕنۍ یا بیٚیہِ کیٚنہہ کٲم ٲسۍتَن کَرٕنۍ سٔہ ہٮ۪کہِ اَتھ پٮ۪ٹھ آرام سۭتۍ تیار گٔژھِتھ بہٕ چھُس دَپان اَتھ کۭتیاہ فَنٛکشَن چھِ مطلب اَتھ چھِ بَٹَن تہِ آسان اَتھ چھِ فِنٛگَر تہِ آسان بہٕ چھُس دَپان نہٕ چھِ بانہٕ گژھان خراب تہٕ نہٕ چھِ بانَن دُہہ لَگان چاہے سٔہ أسۍ دامٕرٕچۍ کَتھ کَرَو یا گیسَس تہِ چھِ دُہہ آسان یا بیٚیہِ کانٛہہ چیٖز مثلًا یہِ ہیٖٹَر ہٮ۪کہٕ ہوٚن أسۍ اِنٛڈَکشَن کُکَر ہٮ۪کہٕ ہوٚن أسۍ کُنہِ تہِ جایہِ تہِ لٲگِتھ سٔہ ٲسۍتَن کانٛہہ تہِ کَمرٕ یا سٔہ ٲسۍتَن کانٛہہ تہِ جاے مطلب نَہ چھِ اَتھ پٮ۪وان لٔنڈٕے لاگٕنۍ نہ چھِ اَتھ پٮ۪وان لٔنٛڈٕے کَڈٕنۍ تِکیٛازِ یہِ چھِ بَٹنَس پٮ۪ٹھ پلگَس منٛز لٲج لیٖڈ تہٕ بَٹَن کوٚر آن یہِ چھِنہٕ ہُمہِ لَنجہٕ ہیٖٹٕرٕکۍ پٲٹھۍ کیٚنہہ کویِل تہٕ کویِل بَدٕلاوٕنۍ نہ نہ یہِ چھِ بہتریٖن فار اٮ۪وَر خٲطرٕ یہِ چیٖز بہٕ چھُس دَپان نہ چھِ اَتھ پٮ۪ٹھ بانے خراب گژھان نہٕ چھِ اَتھ زیُنٕے تَلہٕ زالُن تہٕ نہٕ چھَس گیس خرچی تہٕ نہٕ چھُس پاوَر پاوٕرَس لَگنُک خطرے اَتھ پٮ۪ٹھ چھُ اِنسانَس واریاہ فٲیِدٕ مطلب اگر اِنسانَس نٮ۪برٕ کَنہِ کیٚںہہ کٲم آسہِ اِنسان ہیٚکہِ اَتھ ٹایمَر تھٲوِتھ یہِ چیٖز گژھِ مےٚ گژھُن ترٛٮ۪ن گٲٹَن منٛز تیار تیٚلہِ چھِس تِژھٕے سِپیٖڈ کَم تھاوٕنۍ یہِ فَنٛکشَن تہِ چھِ اَتھ اِنسان زَنہٕ تہِ وَنہِ میون یہِ چیٖز گژھِ گَژھُن تیار وُہنٕے مِنٛٹَن منٛز اَتھ چھِ پاوَر بَٹہٕ بَڑاوُن سٔہ فَنٛکشَن تہِ چھِ اَتھ اَتھ چھِ پاوَر بڑاونٕچۍ فَنٛکشَن تہِ پاوَر کَم کرٕنچۍ فَنٛکشَن تہِ یہِ چھِ أتی آن آف تہِ یہِ چھِ دِوان کَمرَس گرمی تہِ یہِ چَلہِ روٗم ہیٖٹَر بَدلہٕ تہِ چَلہِ یہِ تِکیٛازِ اَگر اَتھ پٮ۪ٹھ اِنسان تٲو تہِ تھاوَو ژۄچہِ تہِ چھِ ہٮ۪کان اِنسان آرام سۭتۍ کٔرِتھ بہٕ چھُس دَپان اَتھ پٮ۪ٹھ ہیٚکہِ گَرٕ منٛزٕچۍ کانٛہہ تہِ گَرٕ منٛزُک کانٛہہ تہِ نَفر تیار کٔرِتھ سُہ چاہے مٔہنیوٗ ٲسِن تہِ چاہے زٔنۍ ٲسِن یا بہٕ چھُس دَپان بٔڈٕ موج اگر کُنہِ گَرٕس منٛز چھِ سٔہ بِچٲر چھِنہٕ ہٮ۪کان ہیٖٹَر لٲگِتھ لَنٛجہٕ وول سٔہ چھِنہٕ ہٮ۪کان دٲمٛبُر زٲلِتھ یا سٔہ بِچٲر چھِنہٕ بَہرٲنی گیس لاگٕنَس تِکیٛازِ تِمَن بِچٲرٮ۪ن چھِنہٕ یِم چیٖز تَگان کیٚنہہ مگر سٔہ یا پِلہِ نہٕ سٔہ گیسَس کیٚنٛہہ نَتہٕ کَرِ زالہِ سٔہ دامُر یا سٔہ چھِ بِچٲر کھوژان پاوَر بہٕ گژھٕ نہٕ پاوٕرَس لَگٕنۍ تٔمِس سٔہ ہیٚکہِ آرام سۭتۍ اَتھ پٮ۪ٹھ تیار کٔرِتھ تٔمِس چھِ آسان بَٹن ییٚتٮ۪س آن کَرُن سُہ چاہے بَتہٕ آسٮ۪س رَنُن یا کیٚنہہ یہِ چھُس تٔتی بۄنہٕ کَنہِ تہِ تھاوُن پریشٲنی تہِ پراکَنٛدی وَرٲے یہِ چھِ آرام سۭتۍ أکِس اِنسانَس بہتَر مُفیٖد یعنی کہِ أکِس آرا اِنسانَس چھِ واریاہ آرام یِوان ییٚمِس اِنسانَس یہِ اِنٛڈَکشَن کُکَر آسہِ مہنیو ٲسِتَن مہنیو تہِ ہیٚکہِ تیار کٔرِتھ زٔنۍ ٲسۍتَن زٔنۍ تہِ ہیٚکہِ تیار کٔرِتھ نہٕ چھَس کانٛہہ پریشٲنی تہٕ نہٕ چھَس کیٚنہہ ٹٮ۪نشَن سٔہ ٲسۍتَن کُنہِ تہِ کَمرَس منٛز سٔہ ٲسۍتَن ہیٚرِ یہِ چھِنہٕ ہَمِکۍ ہیٖٹٕرٕکۍ پٲٹھۍ کیٚنہہ وَلہٕ وۄنۍ تھاوَو یہِ ہوٚتھی ہیٖٹَرَس منٛز ہوٚتی روٗمَس منٛزَن کِچنَسٕے منٛز نہ یہِ ہیٚکہِ اِنسان لابی منٛز تہِ تھٲوِتھ یہِ ہیٚکہِ اِنسان کَمرَس منٛز تہِ تھٲوِتھ یہِ ٲسۍتَن کانٛہہ تہِ جاے اِنسان ہیٚکہِ تَتٮ۪تھ یہِ تیار کٔرِتھ نہٕ چھَس بانہٕ سٕے خرٲبی گژھان نہ چھَس پانہٕ سٕے خرٲبی گژھان نہ چھُس ہیٖٹٕرٕۍ ہوٚمہِ ہیٖٹٕرٕکۍ پٲٹھۍ کویِل بَدٕلاوٕنۍ یا تار بَدٕلاوٕنۍ نہ آز چھِ بَٹنَن پٮ۪ٹھ یہِ چھِ واریاہ اَصٕل چیٖز میٲنۍ گَرٕکۍ چھِ سٮ۪ٹھاہ خۄش أمۍ سۭتۍ یعنی کہِ میون ہمساے تہِ آو پَتہٕ میون گَرٕ یہِ وٕچھٕنہِ تٔمۍ تہِ کوٚر یِہوٚے فٲصلہٕ دوٚپُن نہٕ یہِ چھِ واریاہ اَصٕل چیٖز بہٕ تہِ اَنہٕ یہِ یُتھُے چیٖز تِکیٛازِ یوٗتاہ گوٚو میون ہمسایہِ خۄش اَتھ پٮ۪ٹھ تٔمۍ ووٚن دوٚپُن نہ یہِ چھُ بَڈٕ بہتریٖن چیٖز تِکیٛازِ یہِ چھِ گیس تہِ بچاوان یہِ چھِ زیُن تہِ بچاوان تہٕ اٮ۪لَٹَرسِٹی چھَس خرچی مگر تٔمۍ وَن تہٕ مُفتَس منٛز مُفتَس منٛز کَتھ چھِ کُس چیٖز چھِ تیار گژھان تٔمۍ تٔمۍ ووٚن یہِ چھِ اَصٕل چیٖز میٲنۍ گَرٕکۍ تہِ چھِ واریاہ خۄش دوٚپُکھ نہ یہِ چھِ واریاہ اَصٕل چیٖز بہٕ ہٮ۪کہٕ یِہٕے کَتھ وٕنِتھ زِ اِنٛڈَکشَن کُکَر یوٗتاہ اَصٕل چیٖز چھِنہٕ چیٖز چھُ تیوٗتاہ چھِنہٕ مےٚ باسان کٔہٕنۍ تہِ اَصٕل چیٖز